وعلیکُم السلام ٹھیٖک چھُو حظ شُکُر رۄبَس کُن ٹھیٖک ؤنتو کیٛاہ کَمہِ منٛز کَر تۄہہِ کٔر نیٚووٕ ییٚتہِ یہِ چھا أزِچ کَتھ کِنہٕ دوٚپمو آزے یا کِنہٕ ٹھیٖک

اچھا ٹھیٖک اچھا ٹھیٖک اوترٕ تہِ ییٚلہِ یہِ اوس تۄہہِ اوسوٕ نا وَنُن تیٚلہِ تمے ساتہٕ أسۍ دِمہو تَمہِ ساتہٕ نظر أسۍ وچھہاو کیٛاہ دٔلیٖل چھِ آ اَہن حظ اۭں تۄہہِ چھو پاے أسۍ چھِ دِوان بہٕ چھَس پانے ڈیلی دِوان اَتہِ نظر یہِ صفٲیی ہِنٛدۍ چھِ اَتہِ خیال تھاوان رَنان کِتھ پٲٹھۍ چھِ رَنان چھا یِم ٹھیٖک پانَس چھا یِمَن تَمہِ ساتہٕ مَس وَس آسان بنٛد یِم ما چھِ تھاوان یِتھے پٲٹھۍ یا اَتھٕ وَتھ چھا چھَلان سٲرسٕے چھِ یِمَن اَصٕل پٲٹھۍ خیال تھاوان مگر یہِ یہِ آیہِ نہ یہِ شِکایت آیہِ نہٕ أزکۍ تام زٕہٕے تُہۍ چھِو وَنان وۄنۍ مگر یَوٕ تہِ اوس یِتھ پٲٹھۍ تہٕ سر أسۍ حظ چھِ پَنٕنۍ کِنۍ پَنٕنۍ کِنۍ چھِ أسۍ پرٛٮ۪تھ ساتہٕ اَصٕل پٲٹھۍ پوٗرٕ خیال تھاوان اَتہِ گۄڈنٮ۪تھ چھِ أسۍ توملَس ووملَس دِوان ژٲر سبزی آسہِ ییٚتہِ کانٛہہ تہِ رَنٕنۍ تَتھ چھِ اَصٕل پٲٹھۍ صفٲیی سان سۄ یِوان چھَلنہٕ وَلنہٕ سَمبالنہٕ تمہِ پَتہٕ رَننہٕ تہِ یِوان کٔہر اَصٕل پٲٹھۍ صاف طٔریٖقَس پٮ۪ٹھ اَسہِ نہ حظ چھِ أزیُک تام زٕہٕے آمٕژ یِژھ کانٛہہ شِکایت مگر تُہۍ چھِو وَنان مےٚ یَوٕ تہِ چھِ یِتھ پٲٹھۍ پرٛابلِم ٲسمٕژ آز تہِ کِہیٖنۍ چھُنہٕ پَرواے ؤلِو شُکریہ وَننہٕ خٲطرٕ أسۍ دِمو یہِ وۄنۍ اَصٕل پٲٹھۍ اَتھ نظر کیٛاہ دٔلیٖل چھِ بیٚیہِ دِمہٕ بہٕ پانہٕ تہِ گژھٕ بہٕ وٕنکٮ۪ن ہٮ۪کہٕ نہٕ بہٕ گٔژھِتھ کِہیٖنٛۍ وٕنکٮ۪ن گوٚو لیٹ صُبَحن دِمہٕ بہٕ پانہٕ تہِ نظر بہٕ وُچھٕ کیٛاہ دٔلیٖل چھِ ٹھیٖک چھُ کِہیٖنٛۍ چھُنہٕ پَرواے بہٕ دِمہٕ صُبحن نظر بہٕ وٕچھ کیٛاہ دٔلیٖل چھِ آسان اَتہِ تہٕ کِہیٖنۍ چھُنہٕ بار دُبار آسہِ نہٕ کِہیٖنۍ یژھ کیٚنٛہہ پرٛابلِم چلو شُکریہ وَننہٕ خٲطرٕ توتہِ ووٚنوٕ تۄہہِ پَنُن فیٖڈ بیک دیُتوٕ تۄہہِ آ پوٚز حظ چھُ پوٚز چھُ نَتہٕ کیٛاہ أسۍ تہِ چھِ أسۍ تہِ حظ چھِ پَکان یِموٕے سۭتۍ کَسٹمَرَو سۭتۍ چھِ أسۍ تہِ پَکان ییٚلہِ تُہۍ روٗزِو ٹھیٖک خۄش تہٕ تیٚلہِ چھُ تیٚلہِ پَکہِ سٲنۍ کٲم تہِ چلو شُکریہ وَننہٕ خٲطرٕ چلو بیٚہِو رۄبَس حَوالہٕ